مےٚ چُھ نہٕ زانٛہہ تہِ کانٛہہ سٹیچوٗ بَنوٚومُت یا کانٛہہ چیٖز سُہ تِکیازِ سٲنِس مذہبَس منٛز چھُ نہٕ یہِ اِجازَت کیٚنٛہہ تہٕ یہِ چھُ یِوان نافرمٲنِی مذہبٕچ مانٕنہٕ تہٕ بہٕ چھَس نہٕ یژھان یِژھ کانٛہہ غلطی کَرٕنۍ کیٚنٛہہ تہٕ پنٕنہِ پَنُن اللّٰہ تعالیٰ ناراض کَرُن ییٚمہِ سۭتۍ زَن میون اللّٰہ تعالیٰ خۄش روزِ بہٕ چھَس یژھان تی کَرُن سو مےٚ چھُ نہٕ زانٛہہ تہِ کانٛہہ امیُک شوق روٗدمُت کیٚنٛہہ کہِ بہٕ بَناوو کانٛہہ سِٹیچوٗ یا کانٛہہ چیٖز یِیٚمہِ سۭتٮ۪ن باقٕے باقی یَن تہِ نۄٍصان واتہِ